کیٛازِکہِ اَتھ چھِ آسان تیٖل وُچھُن کیٚنٛہہ کیٚنٛہہ کیٚنٛہہ ہِلی ایرِیا چھِ ییٚمہِ سۭتٮ۪ن تَمہِ ساتہٕ چھِ یِوان ٹیٲرڈنٮ۪س کیوں کیٛازِکہِ ماٹِویٹن